گۄڈٕنیُک گوٚو ساقِب بَے دۄیِم گوس فیصل بَے ترٛیٚیِم گوس گَوہر بَے ژوٗرِم گوس ہِلال بَے پٲنٛژِم گوس اُویس بَے